ہٮ۪لو ہٮ۪لو السلام علیکُم السلام علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ جِناب بہٕ چھُس سرینگر پٮ۪ٹھ مےٚ اوس ییٚمۍ باپَتھ فون کوٚرمُت مےٚ دوٚپ تۄہہِ چھُو نَہ اَسہِ مٮ۪ریج ہال وٮ۪ریج ہال ییٚمۍ خانٛدرَن خٲطرٕ چھِ خانٛدَر حظ چھِ تَتہِ یِوان کَرنہٕ اَمہِ باپَتھ اوس مےٚ جانکٲری ضوٚرَتھ ضٔروٗری ضوٚرَتھ تُہۍ چھُو حظ تُہۍ چھُو حظ أسۍ چھِ سرینگرٕ پٮ۪ٹھ کران کَتھ عٲلۍ کٔہ مےٚ چھِ ناو اُویس جِناب مےٚ گژھِ مٮ۪ریج ہال مگر سرینگرسٕے منٛز یُس کَرَن نگرُک چھُ کَرَن نگرٕ یُس کاکٕس کاک سَراے کاک سَرایہِ نِش چھُ مٮ۪ریج ہال سُہ اوس مےٚ ضوٚرَتھ تِکیٛازِ تَمۍ سُہ گژھِ گَرِ پٮ۪ٹھٕ نَزدیٖک گَرِ پٮ۪ٹھ تہِ چیٖز آسان تورٕ واتناوٕنۍ واریاہ چیٖز چھِ آسان نِنۍ تور وغیرہ تَمہِ باپَتھ چھُس بہٕ یَژھان سُے مٮ۪ریج ہال گژھِ تَمہِ تِمَن دۄن ترٛٮ۪ن دۄہَن خٲطرٕ ضوٚرَتھ لَگُن نا بہٕ زیادٕ سے زیادٕ لَگَن ژور دۄہ بَس جِناب کیٛاہ تُہۍ ہیٚکوٕ مےٚ ؤنِتھ کوٗتاہ چارجِس گژھن پَنٛژاہ ساس رۄپیہِ باقٕے سورُے فٮ۪سَلٹی وٮ۪سَلٹی چھا تَتہِ باتھ روٗم وَغیرہ چھےٚ صفیٲی وَفٲیی جِناب اَسہِ چھِ مَہرازٕے تھاوُن اَتہِ اَسہِ چھِ مَہراز خٲطرَے مَہراز سٕنٛدی خٲطرٕ چھُ اَسہِ تہٕ باقٕے تَمہِ خٲطرٕ گَژھِ آسٕنۍ واریاہ زیادٕ صفٲیی صاف وغیرہ باتھ روٗم وغیرہ تہِ گژھن آسٕنۍ شُکریہ شُکرِیہ شُکرِیہ مگر ترٛٮ۪ن دۄہَن تھٲیوزیو تُہۍ تہٕ بَرابَر